اَسَلامُ علیکُم آز کَرو أسۍ کَتھ چایلڈ لیبَر اِشوٗ کِس بارَس منٛز یُس زَن یہِ چایلڈٕ لیبَر چھِ یہِ ہَسا چھُ اَکھ سُہ بٮ۪مٲرۍ یُس سٲنِس سماجَس منٛز روز روز روز روز چھِ بَڑان اَسہِ پَزِ چایلڈٕ لیبَر ختم کَرُن چایلڈ لیبَر مطلب گوٚو لَکٹٮ۪ن شُرٮ۪ن اَتھِ کٲم کَرناوٕنۍ یِم شُرۍ سُکوٗل گَژھان آسَن تم چھِ کَران کٲم تمَن چھِ کَرناوان فٮ۪کٹریو منٛزۍ کٲم دُکانو پٮ۪ٹھ کٲم تہٕ میٛٲنۍ اۄپیٖنَن چھِ میٛٲنۍ راے چھِ یہِ زِ یہِ ہَسا پَزِ اَسہِ رُکاوُن تہٕ اَسہِ پَزَن یِم لَکٕٹۍ لَکٕٹۍ شُرۍ سُکوٗل سوزٕنۍ إمَن کَونسلِنٛگ کَرٕنۍ اَصٕل پٲٹھۍ تُہۍ کٔرِو سا اَصٕل اَصٕل کامہِ ییٚلہِ یِم بٔڑۍ بٔڑۍ گَژھن یِمَن ہُنٛد دٮ۪ماغ گَژھِ پانے ڈٮ۪ولَپ تہٕ تمہِ پَتہٕ کَرَن یِم اَصٕل کامہِ